اسہِ چھِ عام طور یِوان سانٮ۪ن سکوٗلن منٛز یِہٕے تعلیٖم ہیٚچھناونہٕ یہِ ساینسٕچ زیادٕ انگلِش ساینس میتھمیٹکٕس ہشٹری وغیرہ یِم چھِ اسہِ زیادٕ ہیٚچھناوان مطلب سکوٗلن منٛز اگر تہنٛدۍ تِم بدلہٕ یِم کارپینٹر وغیرہ یِم آسان ہیٚچھناوان کسب وسب کینٛہہ ہیٚچھناوان یِمن چیٖزن کُن آسیا کانٛہہ دِوان دِلچسپی مطلب بےٚ روزگٲری گژِھہِ ہا نہٕ ییٖژا کینٛہہ ییٖژا آز چھِ بےٚ روزگٲری مطلب سٲری زینہٕ ہن پننہِ پننہِ گرٕ پانے مطلب پونٛسہٕ پنُن پنُن کسب آسیا پرٛٮ۪تھ کٲنٛسہِ انسانس آسیا پنُن پنُن کسب مطلب کنہے آسیا نہٕ بےٚ روزگار کینٛہہ یِتھ کٔنۍ آز چھِ مطلب سٲنس سٲنس گامن منٛز سانٮ۪ن ڈسٹرکن منٛز مطلب چھ زیادٕ بےٚ روزگٲری چھےٚ آز آز چھِٕ مطلب سٲری آسان بِہِتھ مطلب کانٛہہ آسہِ نہٕ نوکٔری گورمنٹ نوکٔری پرٛاران کینٛہہ سٲری آسَن پننہِ پننہِ مطلب کانٛہہ آسیا چھان کانٛہہ آسیا دٔسِل کٲم آسَن ہیٚچھناوان چھانہٕ کٲم آسَن ہیٚچھناوان یِم مطلب پوٹری یہِ پولٹری آسَن کۄکر وۄکر فارم آسیا کانٛہہ کانٛہہ آسیا کۄکرن رچھان واریاہ أڈۍ چھِ مطلب گُپن آسَن رچھان گوٗر ووٗر یِم چھِ گُپن رچھان دۄدٕ مطلب آسَن دۄد وۄد کٕنان آسَن مطلب پنُن پنُن کسب آسیا پرٛٮ۪تھ کٲنٛسہِ انسانس کانٛہہ آسہِ ہا نہٕ کٲنٛسہِ پٮ۪ٹھ کینٛہہ اگر یِم سکوٗل یِم چیٖز چھِ واریاہ ضروٗری مطلب یِم کورٮ۪ن چھِ آز بےٚ روزگٲری چھِ کورِ لڑکہٕ سٲری چھِ مطلب بےٚ روزگار اگر یِمن چیٖزن کُن ییٖہا توجوٗ دِنہٕ سکوٗلن منٛز مان ژٕ یِم چیٖز ہیٚچھنایہَن یِمن چیٖزن سنہٕ ہَن زیادٕ یِم مطلب واریاہ ترقی کرہو أسۍ تہِ کرہو واریاہ ترقی أسۍ گژھو نہٕ بےٚ روزگٲری گژِھہِ ہا نہٕ زیادٕ کینٛہہ مطلب سٲری چھِ پرٛاران گورمنٹ جاب سُہ مطلب آسہِ ہا نہٕ تیٚلہِ پرٛاران کینٛہہ تیٚلہِ آسَن پنُن پنُن کسب آسہِ ہا پرٛٮ۪تھ کٲنٛسہِ انسانس اگر یِم چیٖز آسَن یِمن چیٖزن آسہِ ہا اہمیت زیادٕ سٲنس مطلب سٲنس سماجس منٛز چھِنہٕ یِمن جادٕ اہمیت دِوان کینٛہہ مگر یِم چیٖز چھِ واریاہ ضروٗری مطلب سٲری آسہِ ہن پننہِ پننہِ گرِ رۄپیہِ دہ زینان مطلب سٲری کرِہن ترقی پننہِ پننہِ جایہِ اگر یِمن چیٖزن آسہِ ہن زیادٕ سنان مُقا ہیٚکہِ اسہِ چھِ گرِ گُپن أسۍ چھِ تمن واتان گاسہِ چھِ انان تِم چھِ اسہِ دۄد دِوان تورٕ أسۍ چھِ سُہ دۄد کٕنان پانٛژن شیٚن گرن چھِ دۄد کٕنان تِم چھِ اسہِ تورٕ پونٛسہِ دِون أسۍ چھِ تمہِ سۭتۍ گرٕ پکناوان یِتھٕے کٔنۍ اگر باقٮ۪ن تہِ أتھے کٲٹھۍ ییٖہا یہٕے تعلیم منٛز یِہٕے ہیٚچھناونہٕ تہٕ تم تہِ سٲری پکناوہن پنُن پنُن گرٕ پکناوہَن یِتھے کٔنی بےٚ روزگٲری گژھہِ ہا نہٕ زیادٕ کینٛہہ کانٛہہ کرِ ہا چھانہٕ کٲم کرِ ہا کانٛہہ آسہِ ہا دٔسِل کٲم کِچن وِچن سنٛبالان یِم چھِ مطلب جایہِ بناون کانٛہہ أڈۍ آسہِ ہن کۄکر رچھان سٲری آسہِ ہن پننٮ۪ن پننٮ۪ن کامین کُن بےٚ روزگٲری آسہِ ہا نہٕ ییٖژا کینٛہہ اگر یِمن چیٖزن یِم چیٖز چھِ واریاہ سٲنِس سماجس منٛز ضروٗری یِمن چیٖزن پٮ۪ٹھ چھُ مطلب دیان دِیُن